وۄنۍ چھُو تُہۍ ڈیوٕری کران تُہۍ ؤنۍ تُو مےٚ تُہۍ کُم چیٖز چھُو یورٕ تہِ تاران تہٕ واپَس کیٛاہ چھُو تورٕ اَنان تہٕ کتھ چیٖزس منٛز چھُو تُہۍ واریاہ زیادٕ پۄنسہٕ بچَان جناب أسۍ ہسا چھِ یورٕ تاران ژوٗنٹھۍ چھِ تاران ٹنگ چھِ تاران ٲر چھِ تاران ژٕنَن چھِ تاران ژِیرٕ چھِ تاران گۄڈٕ دٲلۍ چھِ تاران أسۍ ہسا چھِ واریاہ چیٖز یورٕ تاران کَنہِ چھِ تاران واریاہ آیٹم چھِ أسۍ یورٕ تاران تور تورٕ ہسا چھِ أسۍ انان مال ماربَل ٹٲلہٕ وٲلہٕ یِمٕے ہسا چھِ أسۍ انان تورٕ کیلہٕ اَمبہٕ سَنگتر گنڈٕ ٹماٹر ٲلوٕ مَٹر ہاکھ چھِ أسۍ اورٕ اَنان کَملہٕ چھِ أسۍ اورٕ اَنان بِستر چھِ اورٕ انَان کٲلیٖن چھِ انان یِمو منٛز چھِ اسہِ واریاہ چیٖز واریاہ پۄنسہٕ بچان ییٚلہِ أسۍ یورٕ ژوٗنٹھۍ چھِ تاران تِمَن منٛز تہِ چھِ أسۍ واریاہ رۄپے بچان ماربل ییٚلہِ أسۍ تور چھِ تاران تتھ منٛز تہِ ہسا چھِ أسۍ واریاہ رۄپے بچان یِم أسۍ تور چھِ آیٹم تاران تِمَن منٛز تہِ چھِ أسۍ واریاہ روپے بَچان بیٚیہِ ییٚلہِ أسۍ سبجی سبزی چھِ تورٕ تاران یُس گۄڈٕ واتنایہِ تتھ ہسا چھِ أسۍ تران انعام ییٚلہِ أسۍ یورٕ تارو ژوٗنٹھۍ کانٛہہ سبزی یورٕ تاران تتھ ہسا تتھ تہِ چھِ اسہِ انعام آسان یُس ہسا گۄڈٕ واتہِ تتھ تہِ چھِ اسہِ انعام میلان ٲخِر ٲخٕر کار چھِ أسۍ اصل پۄنسہٕ زینان